اَلسلامُ علیکُم وَرحمتہ اللہ وَبَرکاتُہہ مےٚ حظ چھُ ناو مہروٗش تہٕ بہٕ چھس روزان سُمبٛلَر کِس أکِس گامَس منٛز تہٕ کۄسچن چھُ کہِ اگر کٲنٛسہِ فُٹہِ زَنٛگ یا نٔر تَتھ کیٛاہ کَرَو سٲنِس تُہٕنٛدس سٲنِس گامَس منٛز کیٛاہ پروسس چھےٚ تَتھ تہٕ بہٕ وَنہٕ یی کہِ لاس ٹایِم گیو سانہِ ہمسایہِ گٔی منٛز أکِس یِہوے اٮ۪کسیٖڈنٹ تہٕ تِمَو کٔر کٲم تِمَو کوٚر تٔمِس گۄڈٕنٮ۪تھ گَرے ٹریٖٹمنٛٹ یا چھِ ییٚتہِ چھِ اسہِ روزان اَکھ اَمہٕ کاک یُس یَتھ سٲنِس گامَس منٛز وٲٹۍ گوٚر چھِ اَمہٕ کاک اوٚنُکھ تہٕ اَمہٕ کاکَن کوٚر تٔمِس گَنٛڈ مٲلِشا وٲلِشا کٔرنس تہٕ تھوٚونَس گَنٛڈ دۄپنَس سَتَن دۄہَن پٮ۪ٹھ چھِ اَتھ تھاوُن یہِ گَنٛڈ تہٕ اَتھ گَژھِ فریکچَر ٹھیٖک مَگر سَتھ دۄہ گٔژھِتھ ییٚلہِ تٔمِس نَفرَس سُہ کھوٗلُک گَنٛڈ تٔمِس اوس نہٕ ٹھیٖک تہٕ کیٛاہ تٔمِس اوس گومُت وارَے تَتھ تمہِ پَتہٕ کوٚر اسہِ کٲم ییٚتہِ چھِ اسہِ اَکھ ڈِسپَنسٕری پٮ۪ٹھ نَفَر آسان تٔمۍ کوٚر بَڈٕ سَخت محنت تٔمۍ سَمجٲے یِم کہِ دۄپنکھ یہِ چیٖز فرٮ۪کچَر ہیکہٕ نہٕ گَرَس منٛز گٔژِتھ ٹھیٖک کِہیٖنۍ اَتھ خٲطرٕ چھِ ضُروٗری ہاسپِٹَل واتُن تہٕ ہاسپِٹَل وٲتۍ پَتہٕ تِم تہِ کَرنووُکھ تَتہِ پَلستَر زٕتووُہَن دۄہَن پَلَستَر تھٲوِتھ کٔرٕن کٲم گوٚو تٔمِس سُہ تَتہِ پَتہٕ ٹھیٖک وٕنۍ چھِ ہَر گامَن منٛز مےٚ باسان زیادٕ کھۄتہٕ زیادٕ آمٕژ اٮ۪ویرنٮ۪س تہٕ سٲنِس گامَس منٛز تہِ چھِ بَڈٕ اٮ۪ویرنٮ۪س آمٕژ اٮ۪ویرنٮ۪س امہِ باپت کہِ وۄنۍ چھِنہٕ کہٕنۍ ییٚتہِ یِمَن پٲٹ یِمَن واٹہٕ گَرٮ۪ن نِش گژھان کیٚازِکہِ وۄنۍ چھُ سارِنِیَن پے زِ اسہِ چھُ پَزِ نہٕ پَنٛنِس صحتَس سۭتۍ کھلواڑ کَرُن اور کھِلواڑ نہٕ امہِ آیہِ کیٚنہہ کہِ پَتہٕ چھِ پٮ۪وان کَرٕنۍ تَتھ زیادٕ اَکھ چھُ گژھان یہِ علاج تہِ یُس تِم تَتھ گریلوٗ علاج چھِ کران تہٕ تَمہِ پَتہٕ چھُ پٮ۪وان تَتھ بیٚیہِ علاج ہَسپٕتالَن منٛز تہِ کَرُن اِس لیے چھِ وۄنۍ سانِہ گامہٕ والیو یِہٕے چیٖز سوٗنٛچمُت کہِ نہ اَسہِ پَزِ نہٕ کَرُن فرٮ۪کچرَس گَرِ علاج کیٚنہہ فرٮ۪کچرَس پَزِ اسہِ ضُروٗر ہَسپَتال گَژھُن تہٕ ہَسپَتال گٔژھِتھ اصٕل ڈاکٹرَس سۭتۍ ٹریٖٹمینٛٹ کَرُن اسہِ چھُ ییٚتہِ بارہ بانٛڈی پورا ڈِسٹِک ہَسپَتالَس منٛز تہِ آرتھو اَکھ برانچ ییٚتہِ پٮ۪شَنٹَن کران چھِ پٔلاسٹَر وغیرہ تہٕ بیٚیہِ چھِ آز گامہٕ گام اٮ۪ویرنیس پروگام روزان چلان کہ کہِ کَتھ دٲدِس کِتھ پٲٹھۍ چھِ ٹریٖٹمینٛٹ کَرُن یِمَو اٮ۪ویرنیس پروٛگامَو سۭتۍ گٔے کٲم یِمَو اٮ۪ویرنیس پروٛگامَو سۭتۍ آیہِ سٲنِس گامَس منٛز واریاہ اٮ۪ویرنیس کہِ وۄنۍ چھِنہٕ لُکھ ییتہِ پانہٕ کران پَنٛنین دادٮ۪ن علاج کِہیٖنۍ وۄنۍ چھِ لُک گژھان زیادٕ کھۄتہٕ زیادٕ ہاسپِٹَلے تہٕ تَتی کَرناوان پانَس علاج تہٕ وۄنۍ ییٚلہِ کٲنٛسہِ فرٮ۪کچَر آسہِ تِم تہِ چھٕ کران ہَسپَتالنٕے منٛز پانَس علاج مےٚ باسان چھُ سانہِ یِم ہٮ۪لتھ ڈِپارٹمٮ۪نٛٹَن چھُ تُلمُت بَڈٕ اصٕل اِنِشیٹِو یِم تِم گامہٕ گامہٕ گٔژھِتھ کیمپ چھٕ لاگان تہٕ لوٗکَن چھٕ اٮ۪ویر کران کہِ یِتھٮ۪ن دادٮ۪ن پَزِ نہٕ یِتھٮ۪ن اٮ۪کسیٖڈنٛٹَن پَزِ نہٕ اسہِ گَرِ کَرُن ٹریٖٹمٮ۪نٛٹ کیٚنہہ بلکہِ ہَسپَتال ییٚتہِ گژھِ پٮ۪ن اسہِ کَرُن یِمَن ٹریٖٹمٮ۪نٛٹ تہٕ باقٕی وَسلام اَلسلامُ علیکُم وَرحمتُہ اللہِ وَبَرکاتُہہ